نٮ۪بٕرۍ کِنۍ چھِ یِکیٛاہ ٹرٛانٕسپوٹ ٹیکنالوجی گٔمٕژ سٹاٹ ییٚمہِ سۭتۍ اِنسان سُنٛد سفر چھِ مطلب یُس سفر اِنسان پایدٔلۍ اوس تٔمِس ٲسۍ زٕ گٲنٛٹہٕ لَگان سُہ چھِ أڑۍ سٕے گٲنٛٹَس منٛز سفر سفرَس پٮ۪ٹھ پنٛنہِ جاے مُقامَس پٮ۪ٹھ واتان گاڑیو سۭتۍ آے واریاہ سہوٗلیت مگر أمو گاڑیو سۭتۍ اِنسان ییٚلہِ برونٛٹھ اوس برونٛہہ کال پایدٔلۍ گژھان سُہ اوس نہٕ ہٮ۪کان سُہ اوس پَتہٕ راتھ دِوان سُہ اوس نہٕ واپَس ہٮ۪کان اِتھ گَرٕ واپَس کینٛہہ پَتہٕ اوس تِمَن سۭتۍ کَتھ شیٚتھ کَران تہٕ بیٚہوان اوٗرۍ راتَس مگر ییٚتہِ یَنہٕ پٮ۪ٹھ یِم گاڑِ آے سُہ چھِ أڑِس گٲنٛٹَس منٛز تور واتان بیٚہوان تہٕ تَتھٕے أڑِس گٲنٛٹَس منٛز چھِ سُہ بیٚیہِ گَرٕ واتان ییٚمہِ سۭتۍ دوٗری لٔج اِنہِ یِم گاڑیو سۭتۍ گٔے واریاہ سہوٗلیت مگر اِنسانَن منٛز دوٗری تہِ